اگر میٲنِس خاندانَس منٛز یا میٲنہِ فریٚنڈٕس سٔرکٕلَس منٛز کانٛہہ یژھہِ سَپورٹٕس گِنٛدُن پَتہٕ پرژھہِ مےٚ رِکَمیٚنڈیشَن میٲنۍ رِکَمیٚنڈیشَن چھِ تٔمس یی میٲنِس کۄلگٲمِس منٛز چھُنہٕ گۄڈٕنٮ۪تھ کانٛہہ ٹریننٛگ کانٛہہ اِنسچوٹٕے ییٚتہِ سُہ ٹریننٛگ حٲصِل کَرِ ہا بہٕ سوزان سُہ اِسلام آباد یا سوزان بہٕ سریٖنگر سریٖنگرَس منٛز چھِ ٹھیٖک ٹھاک فیسلٹی ایٚولیبٕل بِخشی چھُ اِنڈور چھُ اِنڈورَس منٛز چھِ واریاہ گیمہٕ ایٚولیبٕل سُہ ہیٚکہِ تَتھ کُنہِ تہِ یَتھ منٛز تٔمِس دِل وَنہِ تَتھ گیمہِ منٛز ہیٚکہِ سُہ پارٹسپیٹ کٔرِتھ یا والی بال خٲطرٕ چھُ کۄلگٲمِس منٛز تھوڑا اصٕل فیسلٹی ایٚولیبٕل امہِ باوجود اگرٔے سکولَن ہنٛز کَتھ کَرَو سکولَن منٛز چھِ واریاہ زیادٕ اصٕل پٲٹھۍ سَر ہیٚچھناوان یِم زَن سَر پانہٕ تہِ سَپورٹٕس پٔرسَن آسن تِم چھِ سٹوڈنٹن تہِ تَتھ منٛز واریاہ زیادٕ اِنٹرسٹہٕ بڑھاوان کہ تُہۍ تہِ گِنٛدو سَپورٹٕس سَپورٹٕس سۭتۍ چھُ اِنسان فِزِکٕلی فِٹ تہِ روزان تہٕ یہِ چھُ واریاہ زیادٕ اصٕل